ییٚکیٛاہ اَسلام علیکُم بہٕ حظ چھَس بِلقیٖس بہٕ حظ وَنو تۄہہِ پازٹِو اٮ۪کٕسپیٖریَنٕس اَسہِ حظ اوٚن گَرٕ یُس حظ اَسہِ ٹی وی اوٚن سُہ اَسہِ حظ اوٚن گَرِ ٹی وی تہٕ تَمِچ پازٹِو اٮ۪کٕسپیٖریَنٕس حظ وَنو بہٕ تۄہہِ اَصٕل مطلب پازٹِو تَمہِ سۭتۍ کیٛاہ اَثرات پے اَسہِ پازٹِو ییٚلہِ حظ اَسہِ سُہ ٹی وی اوٚن پَتہٕ حظ ٲسۍ أسۍ مطلب پَتہٕ حظ یِم حظ اَسہِ گَرَس منٛز بَچہِ چھِ تِم حظ ٲسۍ مطلب کَنٹِنیوٗ آسان فونَن پٮ۪ٹھ موبایلَن پٮ۪ٹھ آسان گَرا ٲسۍ آسان ٹِک ٹاک وٕچھان گَرا حظ ٲسۍ آسان وٕچھان بدل کیٚنٛہہ گَرا حظ ٲسۍ آسان وٕچھان ییٚکیٛاہ یِم گیمہٕ ٲسۍ گِنٛدان آسان یا تِم حظ ٲسۍ گِنٛدان پَب جی ٲسۍ گِنٛدان یا ٲسۍ فِرٛی فایَر گِنٛدان پَتہٕ حظ ییٚلہِ اَسہِ ٹی وی اوٚن گَرٕ آز حظ چھِ تِمَن واریاہ زیادٕ اَصٕل اَصٕل حظ آز حظ چھِ تِم اَصٕل اَصٕل سیٖریَل وٕچھان یا تِم حظ چھِ آزٕ اَصٕل یِم ٹی وی سیٖریل وٕچھان ڈرٛاما حظ چھِ تِم وٕچھان کٲشِرۍ ڈرٛاما ییٚلہِ أسۍ تِم کٲشِرۍ ڈرٛاما چھِ وٕچھان تِمَن حظ چھِ اَمہِ سۭتۍ گژھان کٲشٕر لنٛگویج تہِ ڈٮ۪ولَپ مَدَر مَدَر زبان حظ مَدر ٹنٛگ چھِ یِمَن گژھان یِمَن منٛز ڈٮ۪ولَپ یِتھَے کٔنی حظ چھِ مطلب یِم حظ تِم تِم حظ چھِنہٕ آز فونَن سۭتۍ کَنٹِنیوٗ آسان کِہیٖنۍ تِم حظ چھِنہٕ آز فون رَٹان کِہیٖنۍ تِم حظ چھِ یِوان سکوٗل پَتہٕ پَتہٕ حظ چھِ تِم آسان مطلب گَرِ گَرِ حظ چھِ تِم آسان تِم حظ چھِ پَتہٕ پیج ویج لٮ۪کھان کَران یا ہوم ؤرٕک گَرِچ یُس تِمَن سکوٗلَن منٛز چھِکھ آسان تھٲومٕژ پَتہٕ حظ چھِ تِم ییٚکیٛاہ یِتھَے کٔنٮ۪تھ مۄکلاوان یہِ کٲم پَتہٕ حظ چھِ تِم آسان ٹی وی وٕچھان تِم حظ چھِنہٕ آز پھیران یا تِم حظ ٲسۍ نٮ۪بَر نیران شُرٮ۪ن سۭتۍ گِنٛدنہِ پھیرنہِ تھیرنہٕ آز حظ چھِنہٕ تِم کِہیٖنۍ پَتہٕ حظ ٲسۍ تِم گژھان درفٕدٔری کَرنہِ نَہ آز حظ چھِ تِم واریاہ زیادٕ اَصٕل بَنیمٕتۍ تِم حظ چھِ سۄ اَسہِ حظ درٛاو بیٚیہِ پرٛوڈَکٹ واریاہ زیادٕ اَصٕل بیٚیہِ حظ درٛاو سُہ ٹی وی اَسہِ واریاہ زیادٕ اَصٕل یہِ سُہ نہٕ حظ درٛاو نہٕ خَراب کِہیٖنۍ سُہ نہٕ حظ درٛاو نہٕ ہُہ یہِ کِہیٖنۍ تہِ نہٕ سُہ حظ چھُ واریاہ زیادٕ اَصٕل وۄنۍ حظ چھِ سٲنۍ شُرۍ آسان کَنٹِنیوٗ تٔتھی تَل بِہِتھ تِمَن ٲس مطلب اَصٕل اَصٕل تِم حظ چھِ اَصٕل اَصٕل تَنہٕ پٮ۪ٹھ اَصٕل بَنیمٕتۍ اَصٕل سیٖریَل آسان وٕچھان یا اَصٕل یِم نِوٕز آسان وٕچھان تہٕ بیٚیہِ حظ ٲسۍ نہٕ ہٮ۪کان أسۍ نِوٕز تہِ نہٕ یِتھ کٔنۍ وٕچھِتھ کِہیٖنۍ تہِ نہٕ ییٚتہِ پٮ۪ٹھ حظ اَسہِ وٕنۍ ٹی وی اوٚن اَسہِ حظ چھُ تَتہِ پٮ۪ٹھ اَصٕل پٲٹھۍ یِم نِوٕز وٕچھان اَصٕل پٲٹھۍ بوزان کیٛاہ چھِ گژھان کٔشیٖرِ منٛز کیٛاہ چھِنہٕ گژھان یا تِمَن شُرٮ۪ن تہِ حظ چھِ یِتھ کٔنۍ جَنرَل نالیج بَڑان مطلب کٔشیٖرِ منٛز کیٛاہ چھُ اوسمُت یا پاسٹہٕ کِس بارَس منٛز ییٚلہِ أسۍ تِم بوزان چھِ تِمَن حظ چھِ یِتھ کٔنۍ نالیج بَڑان تِم حظ چھِ اَصٕل مطلب تِم حظ چھِ سونٛچَن وٲلۍ بَنیمٕتۍ یِتھَے کٔنۍ حظ چھِ یِم حظ بٔڑۍ چھِ تِم تہِ حظ چھِ دۄہَس ڈِیوٗٹی آسان پتہٕ حظ چھِ تِم شامَن یِوان تِم تہِ حظ چھِ بیٚہوان تٔتی ٹی وی یَس تَل وۄنۍ ییٚلہِ ییٚمہِ ساتہٕ شُرۍ حظ ٲسۍ بیٚہوان موبایلَن سۭتۍ یا سٲلِم بٔڑۍ ٲسۍ بیٚہوان موبایلَن سۭتۍ تیٚلہِ حظ ٲسۍ سٲلِم حظ ٲسۍ کمرَس أکِس أکِس کَمرَس منٛز بیٚہوان پانٛژھ پانٛژھ شےٚ شےٚ تہٕ أکۍسٕے جایہِ حظ ٲسۍ نہٕ أسۍ ہٮ۪کان بِہِتھ کِہیٖنۍ تہِ نہٕ یا کَتھ باتھ ٲس آسان کَرٕنۍ أسۍ حظ ٲسۍ نہٕ اَکھ أکِس نِش ہٮ۪کان بِہِتھ کِہیٖنۍ تہِ نہٕ مگر ییٚتہِ پٮ۪ٹھ حظ اَسہِ یہِ ٹی وی اوٚن اَمہِ سۭتۍ حظ پیوٚو اَسہِ اَصٕل پٲٹھۍ اَصٕل حظ درٛاو اَسہِ یہِ تَتہِ پٮ۪ٹھ حظ چھِ آسان أکۍسٕے جایہِ سٲلِم لابی منٛز بِہِت شُرۍ حظ بٔڑۍ حظ تَمام کیٚنٛہہ حظ أسۍ حظ چھِ آسان تَتہِ پٮ۪ٹھ سٲلِم أکۍسٕے جایہِ بِہِت تہٕ بیٚیہِ حظ چھِ اَکھ أکِس سۭتۍ کَتھ باتھ تہٕ کَران یَنہٕ اَسہِ حظ آسہِ کیٚنٛہہ وٕچھُن سیٖریَل تہِ حظ چھِ یِکوَٹَے وٕچھان یا اَسہِ حظ آسہِ وٕچھُن یا خَبرٕ حظ آسان وٕچھِنۍ أسۍ حظ چھِ وٕچھان اَصٕل پٲٹھۍ خَبرٕ تہٕ اَسہِ حظ اَکھ أکِس سۭتۍ کَتھ باتھ کَرٕنۍ أسۍ حظ چھِ ہٮ۪کان اَصٕل پٲٹھۍ یا شُرۍ حظ شُرٮ۪ن پٮ۪ٹھ حظ چھِ تَتہِ پٮ۪ٹھ پیوٚمُت اَصٕل ماحول